پٲنٛژھ نَومبر زٕ ساس پَنٛداہ اَمہِ دۄہ چھُ اَسہِ لوٚگمُت بوے مُلٲزِم اَمہِ دۄہ گٔیَس بہٕ واریاہ خۄش ترٛےٚ اپریل زٕ ساس زٕتووُہَس منٛز کوٚر اَسہِ بٲیِس خاندَر اَمہِ دۄہ تہِ ٲسٕس بہٕ واریاہ خۄش پَنداہ ستمبر کوٚرمےٚ ٹٮ۪نتھٕ پاس تَمہِ دۄہ تہِ ٲسٕس بہٕ واریاہ خۄش زٕ ساس اَکوُہَس منٛز لوٚگ مےٚ بیٛاکھ بوے مُلٲزِم تَتھ منٛز تہِ گٔمٕژ چھس بہٕ واریاہ خۄش یِم ڈیٹ چھِ مےٚ واریاہ کٕلوز پانَس تِکیازِیِمَن ڈیٹَن پٮ۪ٹھ چھِ اَسِہ واریاہ خوشی آمٕژ زٕ ساس ترٛووُہَس منٛز ییٚتھ ؤریَس منٛز کوٚر اَسہِ بیٚیِس بٲیِس خاندَر تہٕ اَتھ ڈیٹَس پٮ۪ٹھ تہِ چھس بہٕ واریاہ خۄش کہ اَسہِ کوٚر بیٚیِس بٲیِس خاندَر تہٕ چھس بہٕ واریاہ خۄش